ایل پی جی گیس گَژھِ اَصٕل پٲٹھۍ بَنٛد کَرُن اَتھ گَژھِ رِگلیٹَر تہِ بنٛد کرُن اَتھ نِش گَژھِ دوٗر رزوُن اَتھ گَژھِ نہٕ تُج برونٛہہ کَنۍ زالٕنۍ کینٛہہ یہِ چھِ واریاہ ڈینٛجرس ییٚلہِ اَتھ نار چھُ لگان اَتھ چھُ ہیکان بٕلاسٹ تہِ گٔژھِتھ ییٚمہِ ساتہٕ اَتھ برونٛہہ کنۍ گَژھو یہِ چھُ زالان تہِ اَسہِ ییٚمہِ ساتہٕ اَتھ برونٛہہ کُن چھِ أسۍ گَژھان یہِ چھُ اورٕ ہیکہِ اگر لیٖک آسہِ گَژھان اَتھ ہیکہِ جَنٛپ تہِ گٔژھِتھ ییٚمہِ ساتہٕ یہِ لیٖک آسہِ گَژھان اَتھ گَژھِنہٕ امہِ ساتہٕ تُج تھاوٕنۍ برونٛہہ کَنۍ کِہیٖنۍ ییٚمہِ ساتہٕ أسۍ لایِٹَر زالو گۄڈ گَژھِ چیک کَرُن کہِ ایل پی جی سِلینٛڈَر چھےٚ بنٛد کِنہٕ یہِ چھُ ییٚلٕے ییمہِ ساتہٕ ایل پی جی سِلینٛڈَر یلہٕ آسہِ گۄڈٕ گژھِ یہِ کَرُن بَنٛد تَمہِ پتہٕ گژھِ ییٚلہِ اَیَر نیرِ اَمیُک سورُے مُشُک اَمیُک نیرِ تَمہِ پتہٕ گَژھِ یہِ تَمہِ پتہٕ گژ ھِ یہِ یلہٕ ترٛاوُن بٔڑ چیٖز چھ اَتھ گَژھِ پوٗرٕ واریاہ احتِیاط کَرُن ایل پی جی گیس چھُ واریاہ خَطرناک گیس اَتھ امہِ سۭتۍ أسۍ بتہٕ تہِ رَنان شُرین وُرین نِش گژھِ یہِ دوٗر تھاوُن ییٚمہِ ساتہٕ بَڑین تہِ چھُ اَتھ احتِیاط تھاوُن شُرین تہِ چھُ اَتھ احتِیاط تھاوُن تہٕ بیٚیہِ چھِ اَمِچ کٲم یہِ چھُ واریاہ اَصٕل گیس تہِ چھُ مگر واریاہ چھِ یہِ ہیوی تہِ ییٚمہِ ساتہٕ تہِ اَسہِ یہِ کانٛہہ چیٖز آسہِ تھاوُن گۄڈٕ گَژھِ وٕچھُن کہِ یہِ چھےٚ اَصٕل پٲٹھۍ بَنٛد کِنہٕ یَلہٕ شۄنٛگنہِ وِزِ گَژھِ گۄڈٕ یہِ وٕچھُن کہِ یہِ چھَ یلٕے کِنہٕ یہِ چھُ بَنٛد تَمہِ پتہٕ گَژھِ شۄنٛگُن اگر یہٕ یلٕے باسیو تہٕ یہِ گَژھِ گۄڈٕ بَنٛد کَرُن تہٕ ییٚمہِ ساتہٕ صُبحٲے ووٚتھ گۄڈٕ وٕچھ اَتھ ما چھُ اسہِ کَمبرَس مُشُک آسان اگر اسہِ کَمبرَس منٛز مُشُک باسیو تیٚلہِ گَژھِ نہٕ تُج زالٕنۍ کِہیٖنۍ یا تَمہِ ساتہٕ لایِٹَر گَژھِ نہٕ زالُن کِہیٖنۍ ییٚمہِ ساتہٕ یہِ مُشُک وُشُک ژَلہِ تمہِ پتہٕ تہِ گَژھِ اَتھ چیک کَرُن کہِ اَتھ ما چھُ کُنہِ جاے لیٖک گَژھان اگر اَتھ لیٖک اوس گَژھان تَمہِ ساتہٕ کوٚڈ اَتھ رِگلیٹَر نیبر تہٕ گیس کوٚڈ نیبر تھو بَنٛد کٔرِتھ تَمہِ پتہٕ گَژھِ یہِ گَژھُن اَنُن ایل پی جی سِلینٛڈَر وول گَژھِ اَنُن سُہ گَژھِ اَتھ چیک کَرناوُن تَمہِ پتہٕ گَژھِ ایل پی جی سِلینٛڈَر بیٚیہِ واپَس لاگُن تَمہِ پتہٕ گَژھِ یہِ گَرَس منٛز یوٗز یُن کَرنہٕ اگر اسہِ باسیو کہِ یہِ ہسا چھُنہٕ یوٗز کَرُن لایق گیس مٔٹ کِہیٖنۍ یہِ گَژھِ تیلہِ تھاوٕنۍ نیبرٕ کَنی تَمہِ پتہٕ ییٚلہِ أسۍ ایل پی جی سِلینٛڈَر وول آو سُہ گَژھِ لاگناوُن تہِ پانٕے چیک کَراناوُن تہِ پانٕے تہٕ تَمہِ پتہٕ گَژھِ یہِ لاگُن اَمِکۍ احتِیاط چھِ واریاہ ضروٗری اگر اسہِ احتِیاط اَتھ کوٚر نہٕ کِہیٖنۍ امہِ سۭتۍ ہیکہِ اسہِ بوٚڈ نۄقصان تہِ گٔژھِتھ نۄقصان گَژھنہٕ نِش اسہِ کِتھ کٕنۍ چھُ اسہِ بَچُن اسہِ چھُ رِگلیٹَر آسان بَنٛد کَرُن اسہِ چھُ آسان گۄڈٕ چھُونہِ وِز وٕچھُن کہِ یہِ چھا بَنٛد کِنہِ یہِ چھُ یلٕے صُبحٲے تہِ ووٚتھ یہِ چھا بَنٛد کِنہٕ یہِ چھ یلٕے تہٕ ژوٗرِم چیٖز ییٚمہِ ساتہِ تہِ اسہِ کانٛہہ چیٖز آسہِ بَناوُن گۄڈ چھِ چاہے ہاوُس وایِف ٲسِن کانٛہہ تہِ ٲسِن تٔمِس چھُ گۄڈٕ چیک کَرُن کہِ گیس چھےٚ ٹھیٖک کِنہٕ یہِ چھُ بَنٛد تہٕ مٔزیٖد اگر کُنہِ ساتہٕ تہِ باسہِ کہِ گیس سِلینٛڈَر ہسا چھِ لیٖک تہٕ اسہِ گَژھِ اَکھ چیٖز کَرُن یہِ گَژھِ تُلُن تہٕ یہِ گَژھِ سیٚودُے والُن بۄن تہٕ مَکلاوُن اَمِچ کٲم